اہن حظ آ بالکل ہٮ۪کہٕ بہٕ پانٛژَن ہمسایَن ہِنٛدۍ ناو ؤنِتھ اَکھ گوٚو محمد یوسُف کھانڈے بیٛاکھ گوٚو عبدل رشیٖد کھانڈے بیٛاکھ گوٚو جَبار احمد چوپان بیٛاکھ گوٚو غلام حسن بٹ بیٛاکھ گوٚو ثناءاللہ میٖر